سَپوٹ سۭتۍ چھِ اَسہِ واریاہ بٮ۪نِفِٹٕس سَپوٹٕس کانٛہہ تہِ گیم گِنٛدنہٕ سۭتۍ چھِ أسۍ فِزِکٔلی اوٚوَرآل سٲنۍ باڈی مٮ۪نٹٔلی فِزِکٔلی اِموشنٔلی فِٹ روزان ساروی کھۄتہٕ بوٚڈ چیٖز اَکھ سَپوٹسُک چیٖز زِ یہِ چھِ یُس اَیسولیشَن یُس لونلیٖنٮ۪س یہِ چھُ یہِ ختم کَران اگر کانٛہہ سپوٹٕس ایٚڈِکٹِڈ چھِ سُہ چھِنہٕ زیادٕ لونلی روزان کینٛہہ سُہ چھِ زیادٕ سَپوٹٕس گیمٕز لایِک کَران تہٕ لونلی نِش دوٗر روزان ترٛیٚیِم چیٖز یُس مےٚ ووٚن زِ فِزِکٔلی مٮ۪نٹٔلی تٔمِس چھِنہٕ ہیلٕتھ اِشوٗز روزان کینٛہہ یُس سَپوٹٕس منٛز اِنوالُو آسہِ